کَشمیٖری چھُ پٔٹکوٗلرلی زیادٕ تر یِوان بولنہٕ جموں کَشمیٖرَس مںٛز تہٕ یہِ چھِ ییٚتِچ مادی زَبان تہٕ یہِ چھُ کَلچُرل ایکٕسچینج اَگر أسۍ وٕچھو یہِ چھُ واریاہ مدد کران کلچُرل ایکٕسچینجس فار اٮ۪کزامپٕل یِتھۍ کٔنۍ زَن ٹوٗرِسٹ چھِ یِوان تہٕ تَمہِ سۭتۍ چھِ تِم ییٚتیُک کٲشُر بوزان یا تِم چھِ ییٚتہِ چہِ لینگویجہِ اِنفٕلنس گژھان تہٕ یا چھِ کٲشِر کران باقین نیٚبرِمین سۭتۍ چھِ یِم کٲشِرِس منٛز کَتھ وَتھ کران تَمہِ سۭتۍ تہِ چھِ یِم پَنُن یُس ییٚتیُک یہِ کَلچر چھُ بَڑاونٕچ کوٗشِش کران تہٕ یہِ باقین تامَتھ واتان تہٕ پٔٹِکوٗلرلی چھُ اَمیُک رول زیادٕ پَہمَتھ جموں کَشمیٖرَس منٛزٕے لَبنہٕ یِوان یہِ چھُ اَمیُک